کٲشُر چھُ کٲشرین ہٕنز مادری زُبان یعنے ماجہِ زیو کٲشُر یِتھ پٲٹھۍ چھُ سُہ چھُ نہٕ زیادٕ کٲشُر لینگویج یوٗز کران کیٚنہہ کٲشِر زُبان ٲسۍ واریاہن علاقن منٛز ختمٕے گٔمٕژ مَگر یہِ سٲنۍ یہِ کٲشِر زَبان بَچاونہٕ خٲطرٕ ٲیۍ واریاہ قدم تُلنہٕ کٲشُر اَگر کٲشِر زَبان مٔشراوِ أہُند زندگی ہُند مَقصد روزِ نہٕ کِہیٖنۍ یہِ ہٮ۪کہِ نہٕ پَنٕنۍ پیٚہچان باقین لُکن تھی ؤنِتھ کیٛنہہ کٲشِر چھ پرٮ۪زناونہٕ یِوان کٲشِرِ زَبانہِ سۭتۍ یِتھ پٲٹھۍ زِ مُختٔلِف سکوٗلن ژاٹحالن منٛز چھِ کٲشِرِ کِتاب پَرناوان شُرٮ۪ن تاکہِ تِم ہٮ۪چھن کٲشُر تِم مٔشراوان نہٕ پنٕنۍ یہِ ماجہِ زیو کیٚنٛہہ یہِ ماجہِ زیو مٔشراونہٕ سۭتۍ چھُ شُرٮ۪ن پٮ۪ٹھ تہِ اَثر پیوان یِتھ پٲٹھۍ زِ اگر تِم اردوٗ یٮ۪چھن تِم چھِ نہٕ پوٗرٕ پٲٹھۍ سُہ اُردوٗ بوٗلِتھ ہٮ۪کان کیٚنہہ یِتھ پٲٹھۍ اکھ شُر کٲشُر چھُ ہٮ۪چھان سُہ چھُ کٲشُر اَصٕل پٲٹھۍ بوٗلِتھ ہٮ۪کان تِکیازِ ماجہِ زیو چھَس اَگر سُہ وۄنۍ اردوٗ ہٮ۪چھِ اردوٗ چھَس نہٕ ماجہِ زیو کیٚنٛہہ اَوے چھُنہٕ سُہ بوٗلِتھ ہٮ۪کنٕے زیادٕ اردوٗ وَنان چھُ سُہ کران چھُ سُہ کوٗشِش تٚیلہِ تہِ چھِ کیٚنہہ چیٖز آسان یِم کٲشرِ زَبانہِ منٛزٕے یوت چھِ یِم نہٕ بیٚیہِ زَبانن منٛز ہٮ۪کہٕ ووکھ ؤنتھۍ تِمن جاین چھِ تٔمِس دِکت یِوان یِتھ پٲٹھۍ زِ کٲنسہِ آسہِ نانۍ تہٕ بٕڈبب تِمن آسہِ نہ اردوٗ تَگان کِہینۍ تِہندین یُس شُرین ہُند شُر چھُ سُہ ہٮ۪چھنایہِ پَنٕنہِ شُرِس اردوٗ کرُن آیہِ تٔمِس بِچٲرِس دِکت نہ تہٕ آیہِ نانہِ بٕڈبَبس شُرۍ سُند فِکِر نہ تہٕ آسہِ شُرس نانہِ بٕڈبب سٕنز فِکِر اَوے چھِ واریاہ قدم تُلنہٕ یِوان یِم واریاہ سٲنِس سوسایٹی منٛز چھِ لُکھ آسان تِم چھِ ہٮ۪چھناوان پَنٕنین کٲشُر یُس واریاہ اکھ اَصٕل قدم چھُ سٲنۍ یہِ ماجہِ زیو بِچاونہٕ خٲطرٕ اَسہِ پَزِ کٲشُر ہٮ۪چھُن اَسہِ پَزین کٲشرِ کِتابہٕ پَرنہِ یِتھ پٲٹھۍ کٲشِر میکزیٖن چھِ یِوان کٲشِر اَخبار چھِ یِوان کٲشرِس پَزِ کٲشُر اَخبار تہِ پَرُن سُہ ہٮ۪چھِ واریاہ نٔوۍ نٔوۍ لفظ یِم نہٕ تٔمِس پاے چھِ کیٚنہہ یِم تٔمۍ مٔشرٲومٕتۍ چھِ